اَسہِ یُس بوٚڈ دۄہ چھِ آسان سانہِ زِندگی منٛز سُہ چھُ لگ بگ آسان اَسہِ عید الفطرٕ چھُ آسان بیٚیہِ چھِ آسان یہِ عید الاضحیٰ عید الفطرٕ گٔے یۄس لۄکٕٹ عید چھِ وَنان یَتھ کٲشٕر پٲٹھۍ تہٕ عید الاضحیٰ گٔے بٔڑ عید چھِ وَنان اَتھ کٲشٕر پٲٹھۍ اَسہِ چھُنہٕ خاص مطلب سُہ کانٛہہ آسان وَنو أسۍ اَسہِ چھُ کانٛہہ خاص کھٮ۪نُک آیٹَم سُہ یُس کُنہِ سٲنِس بٔڑِس دۄہَس سۭتۍ مُنسَلِک ہٮ۪کو کٔرِتھ أسۍ یہِ تیُتھ ویسے چھُنہٕ کیٚنٛہہ آسان مگر أسہِ چھُ اَمہِ دۄہ مطلب أسۍ چھِ مے ماز گوٚژھ آسُن اَسہِ مازا وازا ناٹہٕ واٹہٕ چھِ أسۍ رَنان اَتھ مازَس چھِ بَناوان واریاہ سِنۍ أسۍ یِمَن عیزَن پٮ۪ٹھ تہٕ أسۍ چھِ یہِ بَڑٕ چاوٕ سان یہِ کھٮ۪وان أسۍ ییٚتہِ کٔشیٖرِ منٛزٕ سرینَگرَس منٛز تہِ یہِ چھُ پَیی وَنہِ یِتھَے کٔنۍ چھُ ماہِ رَمضانٕکۍ آسان اَسہِ یہِ بٔڑۍ دۄہ تَتھ منٛز تہِ چھِ اَکثر یہِ أسۍ یہِ ماز کھٮ۪وان زیادٕ کیٛازکہِ اَمہِ سۭتۍ چھُ زَنہٕ باسان اَسہِ کہِ اَمہِ سۭتۍ چھُ تھوڑا حِساب روزان اَصٕل اَسہِ یہِ ماز سۭتۍ کیٛازکہِ سبزی چھَنہٕ بَنان زیادٕ کھیٚنۍ اَسہِ کِہیٖنۍ تہِ نہٕ خاص طور پَر اَگَر یہِ وَنٛدُک ٹایم چھُ آسان اگر وَنٛدَس منٛز ماہِ رَمضانُک رٮ۪تھ آسہِ تیٚلہِ چھُ رَژھِ ہٕنا پٮ۪وان ماز اَسہِ زیادَے کھٮ۪وُن یِم وَنہِ یِم بٔڑۍ دۄہ چھِ آسان اَسہِ یِم سٲنۍ یِم بٔڑۍ تہوار چھِ آسان تَتھ منٛز چھُ زیادٕ طور پَر آسان اَسہِ یہِ یِہوٚے یہِ عید الفطرٕ چھِ آسان ماہِ رمضان پَتہٕ یَتھ لۄکٕٹ عید چھِ وَنان اَمہِ دۄہ چھِ أسۍ ماز واز اَنان پُجَن نِش تَتھ منٛز چھِ پَتہٕ یہِ واریاہ مختلف سِنۍ بَناوان أسۍ یہِ میتھِ ماز چھُ بَناوان أسۍ یہِ کۄرمہٕ چھِ بَناوان روغن جوش چھِ بَناوان أسۍ تہٕ بیٚیہِ چھِ ماز رَنان سبزی سۭتۍ چھِ رَنان ماز یا باقی یَکھٕنۍ چھِ بَناوان یا أڑۍ چھِ کَران کٲم اَکھ ہوٹلَن مَنٛز چھِ اَنان اَمہِ دۄہ تَبَکھ ماز گۄشتاب وازوانٕکۍ سِنۍ چھِ اَنان تہٕ یِمَے چھِ کھٮ۪وان زیادٕ یۄس وۄنۍ یہِ بٔڑ عید چھِ آسان اَسہِ یہِ عید الاضحیٰ یَتھ وَنان چھُ یُسہٕ کیٛاہ چھِ وَنان حظ ذی الحج کٮ۪ن دۄہَن منٛز چھِ یِوان دَہ ذی الحج چھِ یِوان یہِ عید الاضحیٰ مَناونہٕ اَمہِ دۄہ چھُ آسان اَسہِ یہِ قۄربان اوٚنمُت پانَے قۄربٲنی جانور یُس یہِ کَٹھ چھُ آسان یا ژھاوُل چھُ آسان تہٕ أسۍ چھِ أمِس پانَے ذِبح کَران قۄربان کَران اللہ تعالیٰ ہٕنہِ وَتہِ مَنٛز پَتہٕ یُس أمِس سُہ ماز چھُ نیران تہٕ یہِ چھِ أسۍ کینٛژاہ بٲگراوان ہَمساین منٛز رِشتہٕ دارَن مَنٛز تہٕ کینٛژاہ چھُ پانَس رَنان تہٕ اَتھ چھِ أسۍ یہِ واریاہَن قٕسمَن ہِنٛدۍ سِنۍ بَناوان یَتھ منٛز خاص طور پَر یَکھٕنۍ چھِ یہِ میتھِ ماز چھُ روغن جوش چھُ کۄرمہٕ چھُ کیٚنٛہہ سا چھُ أڑۍ دَگان تہِ تِم چھِ رِشتہٕ بَناوان رِستہٕ بَناوان تہٕ کَباب تہِ چھُ بَناوان تہٕ چھُ اَمیُک لَذَت تُلان بیٚیہِ چھِ کَران کٲم اَکھ أسۍ أسۍ چھِ ژَروَن بَناوان یہِ ژَروَن چھِ آسان لَگ بَگ مٲنۍتو تُہۍ اَکھ ضٔروٗری آیٹَم آسان عید الاضحیٰ ہَس پٮ۪ٹھ یُس یہِ أمِس قۄربٲنی جانوَرَس یُس نیران چھُنہٕ حظ یہِ کیٛاہ چھِ وَنان اَتھ یہِ یہِ شِشنور چھِ آسان کرٛہَن ماز چھُ آسان کھشوٲنِج چھِ آسان یِم بۄکوَچہٕ چھِ آسان اَتھ چھِ بَناوان أسۍ ژَروَن پَتہٕ چھِ یہِ سُہ ژَروَن سٲری کھٮ۪وان یہِ چھِ یِوان بٲگراونہٕ یِہوٚے توٚبرُکاہ ہیوٗ چھِ یِوان یہِ بٲگراونہٕ تہٕ یہِ چھِ بِلکُل حظ چاوٕ سان کھٮ۪وان سٲری تہٕ أسۍ چھِ بِلکُل اَمہِ سۭتۍ لُطُف اندوز گژھان یہِ چھِ اکھ خاص آیٹم یُس مےٚ یاد چھُ مطلب کہِ اَمہِ بجہِ عیز دۄہ گوٚو سُہ ضٔروٗری آسُن ماز چھُ ٲسۍتھی ٲسِتھ مگر یہِ ژَروَن چھِ آسان بِلکُل اَسہِ چھِ آسان زَن کالہٕ پٮ۪ٹھَے نَظَر اَتھ کہِ اِنشاء اللہ پَگاہ چھُ قۄربان کَرُن اَسہِ تہٕ وۄنۍ کھٮ۪مو اِنشاء اللہ صُبحس تہٕ ژَروَن